کۄلگٲمۍ ڈِسٹرکَس منٛز چھُ واریاہ اصل ہیٚلتھ کِیر سِسٹم اگر أسۍ کتھ کرو ییٚتہِ چھِ ڈِسٹرک ہوسپِٹل کُلگام یُس واریاہ اصل ہوسپِٹل چھُ ییٚتہِ تمام بؠمارؠن چھُ گژھان علاج تمہِ مٔزیٖد اگر کتھ کرو تحسیٖل لیولہِ پؠٹھ تہِ چھُ الگ الگ ہوسپِٹَلٕز اگر کَتھ کَرو أسۍ گامہٕ لیولہِ پؠٹھ تہِ چھِ اکھ سب سیٚنٹَر اکھ اکھ سب سؠنٹَر ییٚتہِ اَصٕل علاج چھُ گژھان یِم یُس ہیٚلتھ کِیر سیٹ اَپ چھُ میڈِکَل ٹیٖم چھُ یہِ چھُ ہر رؠتہٕ پَنُن سٔروے کران ہر کُنہِ گامَس منٛز تمہِ مٔزیٖد اگر أسۍ کَتھ کَرو یِم این جیوز چھِ ییٚتہِ تٔمۍ تہِ چھِ واریاہ زیادٕ ہیٚلٕتھ کِیر سیٹ اَپس پؠٹھ فوکس کران